السلام علیکم علیکُم ورحمۃ اللہ وبرکاتہُ ازٕ ونہو تۄہہ بہٕ پننٮ۪ن پسنٛدیٖدہ گیمن متعلِق یِم کیازِ چھِ مےٚ پسنٛد بہٕ کیاز چھُس یِم گنٛدٕ گنٛدان مےٚ چھِ واریاہ گیمہٕ پسنٛد مگر تۄہہ ونہو بہٕ کینٛژن گیمن ہُنٛد ناو تہٕ بییٚہِ کیاہ چھِ مےٚ یِم گیمہٕ پسنٛد گۄڈنیِچ گیم چھِ فٹ بال فٹ بال چھِ مےٚ لکچارٕ پٮ۪ٹھے پسنٛد تہٕ بہٕ اوسُس یہِ ایٹتھ کلاس پٮ۪ٹھے گنٛدان اتھ منٛز چھُ شُراہ پٕلیسہ آسان بییٚہِ چھُ امہِ سۭتۍ ورزش تہِ گژھان بییٚہ چھِ فٹ بال سارۍسٕے دُنیاہس منٛز واریاہ مہشور فٹ بال گنٛدنہٕ سۭتۍ چھُ انسان فِٹ روزان دویِم گیم یۄس مےٚ پسنٛد چھِ سۄ چھِ والی بال والی بال منٛز چھِ ستھ پٕلیر ستھ پٕلیر بییٚہِ سایڈ آسان یہِ چھِ کم گرونٛڈس منٛز یہِ گنٛدنہٕ یِوان اتھ چھُنہٕ زیادٕ نژن پٮ۪وان کینٛہہ امہِ سۭتۍ تہِ چھِ ایٚگزرسایز گژھان انسان چھُ واریاہ ہیٚلدی روزان سۭتۍ روزان ترٛیٚیِم گیم ونہو تۄہہِ بہٕ کرکٹھ کرکٹس منٛز چھُ مےٚ واریاہ زیادٕ بیٹنٛگ پسنٛد بیٹنٛگ چھِ مےٚ اس لیے پسنٛد تِکیازِ بیٹَس مینس چھُنہٕ پٮ۪وان زیادٕ نژُن کرکیٚٹس منٛز کینٛہہ سُہ چھُ أکۍ سٕۍ جایہِ گنٛدان تہٕ چھکہٕ تراوان بییٚہِ چھِ مےٚ موبایلس منٛز اکھ گیم پسنٛد یتھ زن ناو چھُ فری فایر سۄ چھِ مےٚ واریاہ زیادٕ پسنٛد سۄ چھِ چھُس بہٕ دۄہے گژھان تہٕ ایٚنمی چھُ سکھ کہ کِل کران باقٕے وسلام